وعلیکُم السلام اَوا ٹھیٖکٕے تُہۍ چھُوا ٹھیٖکٕے اَوا اَوا ریٹھ کیٛاہ ریٹ کیٛاہ چھِ گَنٛڈٕ چھِ گژھان ڈۄڈ ہَتھ ڈاے ہَتھ رُہُن چھُ گژھان ڈۄڈ ہَتھ یی چھِ قۭمَتھ رۄہَنَس گَنٛڈَن ٲلوٕ چھِ گژھان سَتَتھ تہِ کِلوٗ تٕرٛہ تہِ کِلوٗ ڈۄڈ ہَتھ تہِ پانٛژھ کِلوٗ نہ اَمہِ کھۄتہٕ کَم کَتہِ چھِ مَرژٕوانٛگَن

اَسہِ چھِ وۄجہِ ٲلوٕ تہِ تہٕ سَفید ٲلوٕ تہِ وَجہِ جالوٕ دِموے ڈۄڈ ہَتھ سَفید چھِ کٕنان ہَتھ وۄجہِ رَزما چھِ کھٔڑۍ رازما کٕنان پانٛژھ ہَتھ ہُم رَزما چھِ کٕنان تُرٛپٕش رَزما چھِ کٕنان ڈاے ہَتھ زٕ ہَتھ مال چھُ صاف اَوا مال چھُ صاف وارِ منٛز چھِ آسان بیٚیہِ اَسہِ مَرژٕوانٛگَن مَرژٕوانٛگَن کِلوٗ یُس وۄزُل آسہِ سُہ چھُ کٕنان زٕ ہَتھ تہِ ہَتھ تہِ نہ نہ ہاش واش کَتہِ دِمو أسۍ دِمو صاف صاف مَرژٕوانٛگَن دِمو ییٚلہِ خٔریٖدار یی پَسنٛد اَ خریٖدارَس چھُنا پَسنٛد گژھان پَتہٕ چھِ دِوان تیٚلہِ صافٕے مال تہِ اَلہٕ ہَچہِ کٔہۍ چھِو ہٮ۪وان اَدٕ اَسہِ تہِ چھِ اَلہٕ ہَچہِ چھِ آسان اَسہِ اوٚوَو وارِ منٛز رٲنٛٹھ وانٛگَن ہَچہِ تہِ چھِ آسان رٲنٛٹھ وانٛگَن ہَچہِ تہِ چھِ گژھان شیٹھ رۄپیہِ پَنٛژاہ رۄپیہِ کِلوٗ دانہِ وَل تہِ نِیِو اَدٕ دانہِ وَل تہِ بَنہِ اَوا اَوا بٲگلہٕ وٲگلہٕ تہِ چھِ آسان وارِ منٛز اَسہِ کٕنٕنۍ آوا اَدٕ بَنہِ وۄنۍ پانٛژاہ شیٹھ تام چھِ کٕننٕے اَوا بَنہِ بَنہِ اَدٕ نیٖجہِ مکاے وَچہِ تے چھِ آسان آز آز چھِم نیٖج مکاے ؤٹ تہِ آسان کٕنٕنۍ اَوا آچھا آچھا اَدٕ بَنہِ وۄنۍ یِہوٚے ریٹ رۄپیہِ ژور گژھن اَوا اَوا بیٚیہِ چھِ آسان آز اَسہِ یِم مَٹر وَٹَر تہِ چھِ آسان اَوا نیٖلۍ مَٹر تہِ چھِ آسان آز اَوا مَٹَر تہِ چھِ

اچھا بِہِو خۄدایَس